وعلیکُم اسلام آ جِناب أسۍ حظ چھا عالَم گَنٛج پٮ۪ٹھ حظ اسہِ چھا یِتھ پٲٹھۍ کَنٛچیٖ وٲلۍ ضوٚرَتھ اسہِ چھا یَتھ باغَس حظ کَنٛچی کَرٕنۍ اسہِ چھا ژوٗنٛٹھۍ کُلۍ حَظ ژوٗنٛٹھۍ کُلۍ ہَتھ چھُ تہٕ اَتھ حظ چھا کَنٛچی کَرٕنۍ تۄہہِ نِش چھا حظ کَنٛچی وٲلۍ ایٚویلِبٕل اسہِ حظ چھِ آفٹَر فِفٹیٖن ڈیز کَنٛچی کَرٕنۍ حظ اسہِ چھُ آز مال والُن مال وٲلِتھ چھِ کَرٕنۍ کٲم امہِ پَتہٕ پَنٛدَہ دۄہ لَگن اسہِ تہٕ تَمہِ پت چھِ اسہِ کنٛچیٖ وٲلۍ ضوٚرَتھ تہٕ اسہِ دوٚپ تۄہہِ کَرَو فون اگر تۄہہِ کنٛچی آسہِ اسہِ حظ چھِ پانٛژھ پٮ۪ٹھ دَہ نَفر اگر آسن نہ پٔر ڈے تیٚلہِ حظ مَکلہِ یہِ جَلدی وارِیاہَن کَمن دۄہَن منٛز ریٹ کیا چھِو تُہی ہیٚوان پٔر ڈے أکِس نَفرَس أکِس نَفرَن کوٗتاہ چھُ ہیٚوان دۄہَس یہِ دۄہَس دِیُن اچھا ساڑ سَتھ پٮ۪ٹھ ٲٹھ شیٚتھ مگر اَکھ چیٖز چھنہٕ حظ یِم کَنٛچی وٲلۍ چھِ اسہِ چھُ یہِ بَروس یِم گۄڈنیٚتھ کَنٛچی وٲلۍ یِم کَنچی کَرن کَنٛچی گَژھن یِم تیٚمہِ آے کَران تِکیازِ أس چھِ کران بَدل آے کَنٛچی أسۍ چھِ سٲںۍ کنٛچی چھِ یِتھ پٲٹھۍ یِوان مُجرا أسۍ چھ پٮ۪ٹھٕ یہِ ہسا یہِ ترٛاوَن لَنٛجہِ یَلہٕ تہٕ بیٚیہِ چھِ تمہِ پَتہٕ اَنن تَتھ چھِ وَنان کِلۍ کنٛچی تہٕ تاکہِ تَمہِ موٗجوٗب اسہِ گَژھِ تَمہِ آے کَنٛچیٖ وٲلۍ آسٕنۍ یِم پَتہٕ تَمہِ آے کَنچی کَرَن آ فروٗٹ گَژھِ نیٚرُن آیِنٛدٕ واریاہ اَصٕل بیٚیہِ کالٹی وول فرٛوٗٹ مَطلَب وٕنۍ چھُ آسان نِیُک وِیُک چھُ آسان تہِ گَژھِ نہٕ گژھُن کِہیٚنۍ تہٕ تِم کَنٛچی وٲلۍ چھا تۄہہِ نِش اَویلِبٕل آسا چَلو تُلِو تہٕ تُہی ؤنۍتو مےٚ اسہِ ما چھُ کیٚنٛہہ ایٚڈوانٕس سے وے ترٛاوٕنۍ امہِ خٲطرٕ تۄہہِ تہٕ تاکہِ تُہۍ یہِ ہسا یہِ دِیِو پَتہٕ تُہۍ تِم تہِ آسا چَلو چَلو تُلِو